أزکہِ زَمانہٕ چھِ درٛال مَتیٛامٕتۍ یَتھ سٲنِس معاشرَس منٛز یِم چھِ أکۍ سُنٛد زٔمیٖن ہاوان دَپان یہِ زٔمیٖن چھِ اَسہِ کَنہ کَران نِوان پونٛسہٕ دِوان نقلی کاکَد صُبحس چھِ پَتہٕ اَتھ زٔمیٖنَس پٮ۪ٹھ لَڑایہِ گَژھان أکِس تہٕ بیٚکِس تہٕ اَکھ چھِ دَپان یہِ چھُ میون زٔمیٖن بیٛاکھ چھِ دَپان یہِ چھُ میون زٔمیٖن ہاوان اَدلہٕ بدلہٕ زٔمیٖن ییٚمۍ کِنۍ اَسہِ واریاہ مُشکِلاتَن ہُنٛد سامنہٕ چھُ پٮ۪وان کَرُن زٔمیٖن ہٮ۪نَس منٛز زٔمیٖن کٕنٛنَس منٛز چھِ واریاہ مُشکِلات پٮ۪وان اَسہِ فیس کَرِنۍ